سٲنِس ڈسٹرِکٹ بڈگٲمِس منٛز چھِ واریاہ زیادٕ تِم پٔتِم چیٖز موجوٗد ٲسۍ مٕتۍ اگر أسۍ کتھ کرو واریہن برٛونٛہہ ؤرۍ ین ہٕنٛز تتہِ ہسا ٲسۍ تِم سٲری چیٖز موجوٗد مگر حالٕے حالے منٛز گٔے تِم آے تِم تباہ کرنہٕ تِکیٛازِ وۄنۍ بنٛیو بڈگوم تہِ اکھ ماڈٲرٕن تہٕ أسۍ کرو کتھ شری پرتاب کالیجِچ یُس کہِ شری پرتاب سٕنٛدِس ناوٕ سٕے پٮ۪ٹھ بنٛیومُت چھُ ییٚتہِ سُہ چھُ آز تیُتھُے کالیج یُتھ سُہ برٛونٛہمِس دورس منٛز اوس تِتُھے چھُ سُہ آز تہِ کالہِ اگر أسۍ کران چھِ ڈسٹرِکٹ بارہمولہ ہٕچ کتھ مےٚ چھنہٕ تِیوٗتاہ زوٚن زِ ڈسٹرکٹ بارہمولہ ہس منٛز کیٛاہ چھُ کیٛاہ نہٕ چھُ مگر بہٕ چھس ونان پننہِ بڈگامیُک تتہِ ییٚتہِ ہسا تِم چیٖز تِم نشانہٕ ؤنۍ تہِ موجوٗد یِم ییٚتہِ برٛونٛہمِس دورس منٛز ٲسۍ